ہیٚلو اسلام علیکُم یہِ چھِ حظ پُلیٖس سِٹیشَن بڈگام بہٕ حظ چھَس اِسما مِرگوٚنٛڈ پٮ۪ٹھٕ بہٕ حظ ٲسٕس اوٗرۍ بہٕ آیَس وُنی گَرٕ تہٕ ییٚتہِ چھِ ژوٗر گٲمٕژ أسۍ حظ چھِ مِرگونٛڈ پٮ۪ٹھ مِرگونٛڈ بَڈگام مےٚ حظ چھُ ناو اِسما یہِ حظ چھُکھ اَکھ حظ چھُکھ نَقٕد نِمٕژ بیٚیہِ حظ چھُ یِمو سۅن نِمُت نَقٕد حظ اوس اَکھ لَچھ وُہ ساس بیٚیہِ حظ اوس سۅن ہار پونٛڈ بیٚیہِ دوٗر بیٚیہِ ٲسۍ واجہِ ژور نہَ حظ نہَ ییٚتہِ حظ چھُ سورُے لاک واک پھُٹرٲوِتھ بیٚیہِ چھُ یَپٲرۍ سٲرسٕے حظ اِتھَر بِتھر کٔرِتھ تہٕ یہِ چھُ سیٚود بَاسان یہِ چھُ ژوٗر گٲمٕژ اَہَن حظ نہَ حظ نہَ یِتھٕ پٲٹھۍ چھُنہٕ باسان تہٕ تُہی دِیِوا مہربٲنی گٔے سۅ تۄہے پٮ۪ٹھ تُہی ژھٲنٛڈِو وَ تۄہے یِیَو بوزنہٕ ٹھیٖک حظ چھُ ٹھیٖک حظ اَچھا شُکریہ شُکریہ